شہرِ سِریٖنَگر یُس اوس یہِ چھُ آباد گومُت از بونٛٹھ ڈاے ساس ؤری یَتھ ٲسۍ ناو پُرون ناو اَکھ چھُ مےٚ بوٗزمُت کہِ یَتھ ٲسۍ وَنان شِریٖنَگری تہٕ یُس دَپان اَشوکَن اوس آباد کورمُت یُس موریَن خانٛدانُک اوس ٹِل ژۄدَہ شیٚتھ سنچُری تانۍ اوس یی تَمہِ پتہٕ آیہِ ییٚتہِ واریاہ یِم یِمو ییٚتہِ روٗل کور کٔشیٖرِ منٛز تَمہِ منٛز چھُ بوٗزمُت مےٚ شَہمیٖری خانٛدان ٲسۍ اَفغٲنۍ آے ڈوٗگرٕ آے تہٕ کُنوُہ شیٚتھ سَتتٲجیٖیَس منٛز آو پتہٕ ییٚتہِ اَسہِ پَنٕنۍ ییٚلہِ آزٲدی آے ہِنٛدوستان اَنٛگریزٕو نِش تہٕ تَمہِ پتہٕ روٗد پتہٕ اسہِ اَکھ ڈیموکِریٚٹِک سِسٹَم چَلان یُس وٕنیُک تانۍ چھُ چَلان تہٕ امہِ مٔزیٖد ٲسۍ کینٛہہ یِم فِگٲرٕس ٲسۍ یِم جانے مانے فِگٲرٕس کٔشیٖرِ منٛز تَتھ منٛز اوس اَحد زَرگر زن اوس احمد شاہ بَٹوٲرۍ اوس غُلام احمد اشٲیی اوس یا جَلالٮ۪و منٛز ٲسۍ کینٛہہ واریاہ واریاہ یِم ییٚتہِ ٲسۍ فِگٲرٕس